گاڑنِنٛگ مَنٛز چھُ یوٗجؤلی اکھ چھُس بہٕ اِنٹرسٹِڈ تھوڑا بہت زیادٕ تہِ نہٕ کینٛہہ تہٕ اَلبَتہ مَدَر یۄس مےٚ مےٚ چھِ گَرِ سۄ چھَ اِنٹرسٹِڈ گاڑنِنٛگ مَنٛز ٹھیٖک ٹھاکھ اَسہِ چھُ لَکُٹ مَکُٹ اکھ کِچَن گاڑٕن آنٛگنَس مَنٛزٕے تھوڑا مَدر پریٚپیر کوٚرمُت تَتہِ چھِ سُہ وَوان یِمے لَکٕٹۍ لَکٕٹۍ چیٖز ہاکھ زَن تٔمِس چھُ کَران ہاکھ خۄش سۄ چھِ وَنان نہَ گَرِ گَژھِ ہاکھ ایٚولیبٕل آسُن امۍ چھُ تَتھ ہاکھ وومُت أڑِس أڑس چھِ تھوڑا بہت ٹَماٹَر کُلۍ یا نیٖل مَرژٕوانٛگَن کُلۍ چھِ تِم چھِ تمۍ ؤومٕتۍ تَتھ سُہ چھِ بیٚیہِ واتان تہِ تَتھ مَزٕ چھُس بہٕ تہِ دِوان مَدَد سۄ چھِ دَپان نہَ گَرِ گوٚژھ تھوڑا بہت کینٛہہ سَبزی آسٕنۍ ایٚولیبٕل مَنٛزٕ چھُ گَژھان شوق اِنسانَس کینٛہہ سِنۍ بَدلی کَرِ ہا یا بَدَل سیٚون گَژھِ ہا آسُن گَرَس مَنٛز بازَر چھُ نہٕ آسان مَنٛزٕ سیٚون خاص ایٚولیبٕل کینٛہہ یوٗجولی کٲشِر چھِ پرٮ۪فَر کَران کٔشیٖر مَنٛزٕے یُس سیٚون چھُ ایٚولیبٕل سَبزی کھَسان سُہ کَران پرٮ۪فَر کھیٚون کیازکہِ تَتھ چھُ گَژھان زیادٕ مَزٕ کَمپیٲڈ ٹوٚ یُس زَن نٮ۪برِم سَبزی چھِ آسان یِتھے کنۍ ییٚتِکۍ ٹَماٹَر چھِ ریٖسنٹلی گٔے ٹَماٹَر واریاہ زیادٕ درٛوٚگ تو اِسلیے گَرِ گَژھِ کِچَن گاڑٕن تھوڑا بہت آسُن تہٕ اَسہِ تہِ چھُ تھوڑا بہت گاڈنِنٛگ سۭتۍ چھ وابستہ تھوڑا بہت